اَسَلامُ علیکُم اَسہِ حظ چھِ گَرِ گاو تہٕ أسۍ چھِنہٕ سۄ واریاہ زیادٕ رَچھان آ اَسہِ چھُ تٔمِس سۭتۍ لَگاو تہِ واریاہ گوٚمُت تہٕ أسۍ چھِ تٔمِس واریاہ کِیر کَران گۄڈنیٚتھٕے اَگَر صُبحے وُچھو گۄڈنیٚتھ صُبحہ پیٚٹھٕ ییٚلہِ سِٹاٹ چھِ گَژھان تہٕ گۄڈٕ چھِ آسان تٔمۍ تھوٚومُت کالہٕ کھیٚن چیٚن تہٕ گۄڈنیٚتھ چھِ أسۍ تٔمِس صُبحن دۄد ہیٚوان دۄد وۄد ہیٚوت تہٕ تٔمِس سُہ کوڑ ووڑ دیُت گوٗرِس آسیا دیُن چایہِ آسہِ ترٛاوُن کیٛاہ آسہِ کَرُن کیٛاہ نہٕ آسہٕ کَرُن تہٕ دٔہ بجے ہِش چھِ گَژھان تہٕ ترٛاوان چھِ تٔمِس کیٚنٛہہ گاسہٕ اَگَر موسَم آسہٕ وَنٛدُک تہٕ تیٚلہِ چھِ ترٛاوان ہوٚکھ گاسہٕ اَگَر بَہارُک موسَم آسہٕ تہٕ تیٚلہِ کانٛہہ چھُ نِوان ڈَلَس مٔنٛزٕے رَچھنہٕ خٲطرٕ تہٕ کانٛہہ چھُ کَران کٲم گَرے چھُ آسان تھوٚومُت گاسہٕ أنِتھ تَمےَ مَنٛز ترٛاوان کیٚنٛہہ نیٛوٗل سبٕز مٲنِو تُہۍ سبٕز گاسہٕ ہوٚکھ نہٕ کیٚنٛہہ تیٚلہِ بَہارَس مَنٛز تہٕ پَتہٕ یُتھُے باہ اکھ بجے ہِش چھِ گَژھان تہٕ تمہِ گرِ چھِ أسۍ پَتہٕ تٔمِس ترٛیٚش دِوان اَگَر سَردی ہُنٛد موسَم آسہِ تیٚلہِ چھِ وُشنٲیِتھ سۄکھبٔج ترٛیٚش دِوان تٔمِس اَگَر گَرمی ہُنٛد موسَم آسہٕ تیٚلہِ چھِ ٹھنٛڈ اَنان کُنہِ کۄلہِ مَنٛز اَنوا یا نَلکَس تَل ڑَٹوَ تیٚلہِ چھُ سُے آب اِستعمال کَران أسۍ تہٕ تیٚلہِ چھِ سُے ترٛیش دِوان أسۍ تٔمِس تہٕ ژور بجے ہِش گَژھِ ژورِ بَجہِ چھِس ترٛاوان بیٚیہِ گاسہٕ اَکہِ بَجہِ ییٚمہِ گرِ ترٛیش چھِنہٕ تٔمِس دِوان دُپہرَن لَگ بَگ تَمہِ گرِ چھِس گاسہٕ تہٕ ترٛاوان تہٕ ترٛیش تہِ دِوان ژورِ بَجہ ترٛاوان بیٚیہِ گاسہٕ شام بانٛگ یُتھُے پَران چھِ تہٕ شام بانٛگہِ وِز چھِ کَران کٲم کانٛہہ چھُ گۄڈٕ نٮ۪ماز پَران پَتہٕ وُچھَن گٲو کانٛہہ چھُ تھوان گۄڈٕ گاوٕے چٲیِتھ تہٕ تمہِ پَتہٕ پَران نٮ۪ماز پَتہٕ چھِنہٕ أسۍ سۄ گاو چاوان تہٕ ہیٚوان چھِس دۄد وۄد تہِ نےَ تھاوان چھِ یہِ پٔہَر کھَنٛڈ گَژھِ خۅفتَن یُتھُے واتہِ شۄنٛگنُک ٹایِم تھاوان چھِس بیٚیہِ گاسہٕ لوو ترٛٲوِتھ تہٕ یا اَگَر کٲنٛسہِ آسہِ دۄہَس تھٲمٕژ سۄ ییٚتہِ باغَس واغَس مَنٛز تیٚلہِ چھُنہٕ زیادٕ گاسٕچ پَتہٕ گَرِ پیٚوان ضروٗرَت کیٚنٛہہ تہٕ پَتہٕ چھَنہٕ یِم کَران چھِ تِم تہٕ آرام تہٕ بیٚیہِ ییٚلہِ اَگَر وۅنۍ مطلب یِتھٕ پٲٹھۍ آسہِ وٲلۍوٕنۍ گاو تٔمِس چھُ واریاہ کِیر پیٚوان کَرُن تہٕ تٔمِس چھُنہٕ زیادٕ ڈَلَس وَلَس سۭتۍ سوزان کیٚنٛہہ کُنہِ ساتہ چھِن نِوان تہٕ زیاد نہٕ مگر کیٚنٛہہ تہٕ بیٚیہِ چھُ تٔمِس پیٚوان کھیٚن چیٚنَس مَنٛز تہِ دیُن یہِ مَطلَب کھیٚن چیٚنہٕ خٲطرٕ تہٕ احتیاطٕے پیٚوان کَرُن تہٕ پَتہٕ چھَنہٕ سۄ بیٚیہِ زیاد دۄد تہِ دِوان کِہیٖنٛۍ تٔمِس چھُ زیادٕ کھیٚن چیٚنَس پیٚوان خَیال تھاوُن تہٕ یِم بیٚیہِ پَتہٕ کیٚنٛہہ ووٚژھ آسہِ پَتہٕ تٔمۍ سُنٛد گاو ہَکھٕر آسیا ہَکھُر آسیا تہٕ سُہ تہِ چھِنہٕ أسۍ پَتہٕ واریاہ زیادٕ رَچھان پیار محبتہٕ سان یوٚتام اصٕل مَطلَب وُہ زٕ وُہُر دُ وُہُر تُرٛ وُہُر چھُ سُہ گَژھان تہٕ پَتہٕ کیٛاہ کَرٕ اِنسان تٔمۍ سٕنٛدِس ؤژھِس أڈۍ چھِ کٕنان أڈۍ چھِ گَرے تھاوان اَگَر گہوٗ آسہِ ہَکھٕر آسہِ تہٕ تیٚلہِ چھِ گَرے تھاوان بَناوان چھِس پَتہٕ تٔمۍ سٕنٛزٕے جَنریشَن پَکناوَن برٛونٛٹھ کُن ہۅکھ گاو تیٚلہِ کٕنان تہٕ ہۅکھ چھِ تھاوان پَتہٕ گَرِ اَگَر ہَکھُر وَکھُر آسہِ تہٕ ییٚلہِ اَگَر وٲنٛس آسہِ تٔمِس بَرابَر تہٕ تیٚلہِ چھُ سُہ قۅربان خٲطرٕ اِستعمال کَران قۅربانَن چھِ پرٛتھ ؤریہِ چھِ عیٖد پیٚٹھ کَران عیٖدُل یہِ عیٖدُلضُہا آسہِ مَطلَب یتھ بٔڈ عیٖد چھِ أسۍ وَنان تہٕ تَتھ پیٚٹھ چھِ کَرنی آسان قۅربان تِمَن دۄہَن چھِ ژھانٛڈنٕے بیٚیہِ چھِ ریٹ ویٹ تہِ اصٕل تیٚلہِ چھِ تِمنٕے دۄہَن ژھٕنان کٕنِتھ تہٕ یُجوَلی چھِ یِم زیادٕ ہَکھٕر وَکھٕر آسہِ تِم چھِ کوٗشِش کَران گَرے تھاونٕچ پَننی تِہٕنٛزٕے پُتنے پَکناوٕنۍ برٛونٛٹھ تِکیٛازِ سُہ چھِ اَزمٲومٕژ آسان بیٚیہِ چھُ تٔمِس چھُ واریاہ زیادٕ یِم شُرۍ چھِ آسان خاص کَر گَرٕکۍ تہٕ تِم چھِ واریاہ زیادٕ محبَت آسان کَران گٲو سۭتۍ تِم چھِ تٔمِس گٲو موج گٲو موج وَنان تہٕ تٔمِس سۭتۍ چھِ واریاہ زیادٕ ماے آسان سارنٕے تٔمِس چھِ سٲری کِیر کَران یُس اورٕ یِوان پھَش دِوان اصٕل پٲٹھۍ اَگَر گَرُم آسہِ زیادٕ تاپَس نِش کَران یَلہٕ تہٕ شِہلِس چھِن تھاوان اَگَر شُہُل آسہِ سَردی آسہِ کوٗشِش چھِ کَران ییٚمہِ دۄہ تاپھ آسہِ تمہِ دۄہ کَڈہون نیٚبَر پٔہرَس کھَنٛڈَس تہٕ یِتہِ دِیہِ نیٚبرٕ کَنہِ تاپھ تہٕ گوٚو یِم یۅس یہِ گاو چھِ تہٕ یہِ چھِ اکھ نیامَت آسان خۄداے سٕنٛدِ طَرفہٕ یہِ جانوَر گَرِ تھاوُن امہِ سۭتۍ چھُ اَلَگ لَگاو اکھ آسان تِکیٛاز یہِ چھُ نیٚے زَبون آسان بِچور نہ چھِ أمِس زَبان نہ چھِ أمِس کیٚنٛہہ یہِ چھُ نہٕ کیٚنٛہہ آوازٕے سٲنٛۍ بوزان مَگَر محسوٗس چھِ یِم کَران فیٖلِِنٛگٕس چھِ یِمَن تہِ آسان بَرابَر تہٕ أسۍ تہِ چھِ بَرابَر تٔمۍ سُنٛد فیٖل کَران اَگَر تےَ سۄ بیٚمار آسہِ کُنہِ ساتہٕ گاو اَسہِ چھُ بَرابَر سمجھ تَران کہِ أمِس چھِ کانٛہہ پرابلِم سۄ چھِ بِچٲر آسان مایوٗس تیٚلہِ ییٚلہِ سۄ بیٚمار آسہِ تہٕ اَسہِ تہٕ چھُ گَژھان واریاہ مُشکِل اَگَر سۄ بیٚمار آسہِ أسۍ چھِ دَپان أمِس کیٛاہ گوٚو یہِ ٲس مَطلَب ٹھیٖک ٲس تہٕ أسۍ چھِ تٔمِس خاص کَر تِمَن دۄہَن خَیال تھاوان زیادٕ یا ییٚلہِ پرٛسن چھِ گاو وٲلۍوِٕنۍ آسہِ پَتہٕ زن ترٛایہِ تٔمِس بَچہِ وَچہِ کیٚنٛہہ پَتہٕ چھِنہٕ تٔمِس زیادٕ دۄد ہیٚوان کیٚنٛہہ ٹایمَس یوٚتام تٔمۍ سُنٛد شُر چھُ مَطلَب تٔمِس چھُ تھاوان أکِس دۄن بَبَن دۄد چاونے کیٛازکہِ یہِ تھاوَو أمۍ سِنٛدِس بَچَس خٲطرٕ سُہ تہِ گَژھِ پَننے ماجہِ ہُنٛد دۄد چوٚن تٔمِس چھُہٕ مَطلَب زیاد پیٚوان اورُک یورُک چیٖز گاسہٕ واسہٕ ترٛاوُن کیٚنٛہہ یوٚتام سُہ تہِ اصٕل پٲٹھۍ بوٚڈ چھُ گَژھان پَننِسٕے ماجہِ ہٕنٛدِس دۄدَس پیٚٹھ گوٚو یِم چیٖز چھِ یِمَن ہُنٛد خَیال چھُ پیٚوان تھاوُن اَگَر گَرِ گاو واو کانٛہہ رَچھِ تہٕ بیٚیہِ گَژھِ یِمَن نیٚے زَبان جانوَرَن سۭتۍ یِمَن سۭتۍ گَژھِ لَگاو آسُن اِنسانَس تِکیٛاز یِمو سۭتۍ چھِ اَلَگ بَرکَت آسان گَرَس مَنٛز تہٕ یِمَن سۭتۍ محبت کَرُن چھُ بیٚیہِ اِسلامَس مَنٛز تہِ چھُ جٲیِز جانوَرَن ہُنٛد گَژھِ آسُن محبَت تِمَن سۭتۍ گژھِ لَگاو آسُن تِمَن سۭتۍ گَژھِ نہٕ سُہ ظالِمانہٕ ہُہ کَرُن کیٚنٛہہ وَلہٕ یِم چھِ گُپَن پَکناوو اوٗرۍ یِمَن سۭتۍ کتھ چھُ وۅنۍ سَنُن یہِ بَنیٚکھ تہِ بَنیٚکھ تہٕ باقٕے وَنو یی اَگَر نہٕ یِمَن زَبان چھِ کیٚنٛہہ اَلبَتہٕ فیٖلِنٛگٕس چھِ یِمَن آسان یِم چھِ ہیٚکان محسوٗس کٔرِتھ گَرُک بٲژ پرٛزنٲوِتھ تہٕ بَس باقٕے شُکریہ